دُنہیٖچن پانٛژَن کن یمن کنٹرٛین ہُنٛد ناو یتھ مَنٛز گۄڈٕنچۍ چھِ یِوان انٛڈیا دوٚیم چھِ یوان پاکِستان تریٚیم چھِ یوان بوٗٹان ژوٗرِم چھِ یوان ساوُتھ کوریہ پٲنٛژِم چھِ یوان نارٕتھ کوریہ